مےٚ چھُ باسان اٮ۪جوکیٚشَن کَنٹنٹ گَژھِ آسُن ایولیبل گَژھِ آسُن مطلب آنلاین ایولیبل کیٛاز کہِ ہر کانٛہہ شُرۍ چھُنہٕ مطلب ہر کانٛہہ شُرۍ چھِ ہر کانٛہہ چھِنہٕ آسان ہیوے کیٚنٛہہ واریاہ شُرۍ چھِ آسان واریاہ غریٖب یِم نہٕ کِتاب چھِ ہٮ۪کان أنِتھ کیٚنٛہہ تِمن تِم چھِنہٕ ہٮ۪کَان کِتابَن پٮ۪ٹھ پٔڑِتھ کیٚنٛہہ کیٛازِکہِ تٕم چھِنہٕ ہٮ۪کَان تِم أنۍ تھی تِمَن چھِ آسان واریاہ درٛوجہِ کِتاب ییٚمہِ وجہ سۭتۍ تِمَن ییٚمہِ وجہ سۭتۍ تم ہٮ۪کَن نہٕ أنِتھ مگر لگ بگ چھُ فون ہَر کٲنٛسہِ آسَان گَرَس منٛز سارنٕے نَتہٕ أکہِ کٲنٛسہِ نہ کٲنٛسہِ چھِ آسنٕے ییٚمہِ پٮ۪ٹھ تِم ہٮ۪کَان پٔرِتھ تہٕ مےٚ چھُ باسَان یہِ چھُ آسُن گَژھِ مےٚ چھِ مےٚ مےٚ چھِ کیٚنٛہہ فرٛنٛڈ تہٕ تِم تہِ چھِ تِم چھِ کالیج گژھان ییٚلہِ نہٕ تِمَن کالجَس منٛز کانٛہہ چیٖز سَمٕجھ چھِ یِوان کیٚنٛہہ ییٚلہِ تِم تَتہِ پَران چھِ مطلب ٹیٖچَر چھِ اُستاد چھِ تِمَن تِم چھِ واریاہ محنت کَران سَمجاونٕچ پرناونٕچ مگر ہر کٲنٛسہِ مطلب ہر کانٛہہ چیٖز چھِنہٕ أمِس شُرٮ۪ن سَمٕجھ کانٛہہ چیٖز چھِ روزان یُس نہٕ شُرۍ کانٛہہ شُر چھُ آسان تیُتھ یُس نہٕ ٹیٖچرَس ؤنِتھ چھِ ہٮ۪کان یا پرژھِتھ چھِ ہٮ۪کان تِمَن چھِ کیٚنٛہہ مطلب تِم تِتھۍ کیٚنٛہہ ٹاپِک روزان چھِ روزان یِتھَے کٔنۍ یُس نہٕ تم سکوٗلَن مطلب کالجَن منٛز یا سکوٗلَن منٛز یُس نہٕ تٕمَن سَمٕجھ چھِ یِوَان کیٚنٛہہ تِم چھِ پَتہٕ اورٕ یِوَان گَرٕ چھِ یِوان تِم چھِ پَتہٕ کَران کوٗشِش کہِ تِم پَران فونَس پٮ۪ٹھ فونَس پٮ۪ٹھ چھِ واریاہ ٹیٖچرز واریاہ ٹیٖچر چھِ آسان اَتتھ پٮ۪ٹھ ایولیبل آنلاین چھِ آسان واریاہ زیادٕ ایولیبل تہٕ آن ییٚلہِ تٕم ٹیٖچر ایولیبل چھِ آسان تہٕ وٕچھان چھِ کِتھ کنن چھِ کیٛاہ تہٕ تمہِ سۭتۍ چھِ تِمَن پتہٕ یِوان اَصٕل پٲٹھۍ سَمٕجھ اِسلیے گَژھِ آسُنے ایولیبل ہر کٲنٛسہِ بَچَس چھِ اَمیُک فٲیدٕ یِوان ییٚلہِ تہِ ہر کٲنٛسہِ مےٚ چھِ باسان ہر کٲنٛسہِ بَچَس چھِ یِوان اَمیُک فٲیدٕ بیٚیہِ چھُ اِنسان چھِ واریاہ کیٚنٛہہ چھِ ہیٚچھَان نوٚو تہِ چھِ کیٚنٛہہ کلاسَن منٛز یِتھ کَنَن مطلب ٹیٖچرَن چھِنہٕ آسان تیوٗتاہ ٹایم کَمٕے ٹایم چھِ آسان تِمَن کلاس خٲطرٕ پَتہٕ چھِنہٕ تِم تیوٗتاہ مطلب ڈیٖپَس منٛز ہٮ۪کَن بَچَس سَمجٲیِتھ کیٚنٛہہ تہٕ اگر نہٕ یی اگر شُرِس کانٛہہ نوٚو ٹاپِک آسہِ اگر تٔمِس بیٚیِس آسہِ نہٕ پَتہ کیٚنٛہہ سُہ ہیٚکہِ گَر یہِ وٕچھتھ فونَس منٛز سُہ ہیٚکہِ سُہ گۄڈٕنٮ۪تھ سُہ ہن پٔرِتھ پَتہٕ ہیٚکہِ نٔوہَن پٔرِتھ پَتہٕ یُس سکوٗلَس منٛز یا کالجَن منٛز پَرنومُت آسہِ پَتہٕ یی تِمَن سُہ تہٕ اَصٕل پٲٹھۍ سَمٕجھ ییٚلہِ یہِ ہیٚکہِ تیٚلے گٔژھِتھ ییٚلہِ ایولیبل آسہِ ییٚلہِ نہٕ ایولیبٕلے آسن أمۍ ٹاپِک یا کیٚنٛہہ تہٕ تِتھ کنن چھِ بَچان تہِ گژھان واریاہ زیادٕ نۄقصان ونۍ بیٚیہِ بہٕ چھَس کَران اَکھ چَنَل فالو اَتھٕے خٲطرٕ جی کے ٹُوڈے سُہ چھُ سُہ چَنَل چھُ اَپڈیٹ روزنہٕ خٲطرٕ ملا اگر کٲنٛسہِ مطلب تِم چھِ دِوان تِم چھِ کَران اَپڈیٹ دۄہَس منٛز کیٛاہ چھِ گژھان کَتہِ کیٛاہ گوٚو کانٛہہ چیٖز یُس دۄہَس منٛز نوٚو چھِ گژھان تَتھ پٮ۪ٹھ چھِ تٕم وَنان بیٚیہِ